میانہِ زنٛدگی منٛز چھِ اَکھ اَن ایٚکٕسپیکٹِڑ تھنٛگ یہ کہ یہِ گوٚمُت زِ واریاہ لَکچہِ وٲنِسہِ منٛز چھَس بہٕ گٔمٕژ پہلگام تہٕ تَتہِ کھٔتۍ أسۍ پتہٕ أکِس بالَس پٮ۪ٹھ ییٚتتھَن زَنہٕ لیٚدٕر دریاو نیران چھُ توٚتام چھِ أسۍ وٲتمٕتۍ سُہ شِنہٕ بال وُچِتھ سُہ چھِ واریاہ زیادٕ واریاہ زیادٕ یاد گار میانہِ زندگی منٛز تمہِ ساتہٕ چھِ مےٚ واریاہ زیادٕ خوشی سَپٛزمٕژ تہٕ فوٹوٗوَن ہُنٛد چھُنہٕ مےٚ یاد کیٚنٛہہ تِکیٛازِ تمہِ ساتہٕ ٲسٕس بہٕ واریاہ زیادٕ لَکٕٹۍ فوٹوٗوَن ہُنٛد چھُنہٕ مےٚ یاد کیٚنٛہہ البتہ ییٖژاہ ہَن چھِ مےٚ یاد واریاہ زیادٕ خۄشی مِلیے مےٚ تمہِ ساتہٕ سُہ الگٕے مطلب فیٖلِنٛگ آیہِ مےٚ تمہِ ساتہٕ تِکیٛازِ سُہ اوس واریاہ زیادٕ یادگار دۄہ میانہِ خٲطرٕ